مےٚ ہَسا چھُ ہیوٚچھمُت پَنٛنِس سکوٗلَس تہِ تہٕ کالجَس منٛز تہِ ڈرایِنٛگ کَرٕنۍ نقشہِ بَناوٕنۍ بہٕ ہَسا چھَس امۍ نِچ امۍ نِش مطلب سُہ زانوٕنۍ کہِ اَصٕل کالجِس تہٕ تمِکۍ یِم تِم کورٕس چھِ آسان یِم اَسہِ مَدَت چھِ کَران سُہ کیٛاہ چھِ تَتھ وَنان سُہ نَقشہِ کَڑنَس منٛز مےٚ ہَسا چھُ پَنُن گول ییٚلہِ ہَسا اِنسان أزکِس وَقتَس منٛز میٖڈیاہَس پٮ۪ٹھ چھُ وٕچھان لایک فیس بُکَس پٮ۪ٹھ چھِ وٕچھان یوٗٹیوٗبَس پٮ۪ٹھ چھُ وٕسان اَتہِ ہَسا چھِ مطلب کٲنٛسہِ ہَسا چھُ آسان تیُتھ نَقشہِ کوٚڑمُت اِنسان ہَسا چھُ ٹوٹلی گَژھان تَتھ وَنو سُہ سَرپرایِز ہَسا چھُ اِنسان گَژھان ییٚلہِ وٕچھان چھِ بیٚیہِ ہَسا چھِ اِنسانَس تَتھ کُن تہِ یہِ گژھان وُچھ أمۍ کِتھ پٲٹھۍ چھُ یہِ نَقشہِ کوٚڑمُت تِکیٛازِ أمہِ ہَسا چھِ پنٛنہِ زِندَگی ہُنٛد مقصد آسان تھوٚمُت یِہوے بہٕ کَرٕ یِہَے آٹ تہٕ بہٕ ہَسا بَناو أتھۍ پٮ۪ٹھ پَنُن کٮ۪ریَر تہٕ أسۍ کِتھ پٲٹھۍ ہَسا کَرو یہِ پٕلین تہٕ أسۍ کِتھ پٲٹھۍ ہَسا کَرو یہِ تَتھ وَنو أسۍ کِتھ پٲٹھۍ کَرو یہِ حٲصِل اگر ہَسا أسۍ وٕنکٮ۪س کِس دورَس منٛز وٕچھو وٕنکٮ۪ن نَسا چھُنہٕ کٕہٕنۍ تہِ چیٖز سَکھ یُس نہٕ أسۍ کٔرِتھ ہٮ۪کو تِکیٛازِ اگر ہَسا أسۍ وٕنکٮ۪س زَمانَس منٛز کیٚنٛہہ تہِ چھُ مطلب کانٛہہ تہِ کۄسچَن پیٚیہِ وٕچھُن أسۍ ہَسا چھِ گوٗگَل سٔرٕچ کَران یا اگر نَسا اَسہِ کیٚ نٛہہ آسہِ تَگان تہِ آسہِ أسۍ ہَسا چھِ یوٗٹیوٗب وٕچھان تِتھے پٲٹھۍ ہَسا چھُ مطلب أزکہِ زَمانٕچ أزکِس زمانٕچ زندگی ہسا چھِ واریاہ زیادٕ أزکہِ زمانٕچ زندگی ہسا چھِ یِمو کامیو سۭتۍ واریاہ زیادٕ مُفیٖد تہٕ کیٛاہ چھِ اَتھ وَنان اَگَر ہَسا أسۍ برٛۄہمہِ زَمانٕچ کَتھ کَرو برٛونٛہہ ٲس نہٕ تِم فٮ۪سَلٹیٖز ایویلیبل آسان کِہیٖنۍ تہِ أسۍ حظ اگر کیٚنٛہہ یَژھو کَرُن اِنسانَس ٲسۍ نہٕ تِم اِنسانَس نِش ٲسۍ نہٕ تِم چیٖزٕے آسان مگر اگر ہَسا أسۍ أزکِس زَمانَس منٛز کیٚنٛہہ معموٗلی سے معموٗلی یَژھو کَرُن اَسہِ ہَسا ملہِ اَسہِ ہَسا چھُ ملان خبر ییٚمہِ نِشہٕ اَگر اَسہِ لایِک آسہِ اَسہِ آسہِ کانٛہہ آٹ ہیٚچھُن یا آٹِزَن کٲم آسہِ ہیٚچھِنۍ أسۍ ہَسا ہٮ۪کو اَتھ یوٗٹیوٗبُک مَدَت تہِ نِتھ امے سۭتۍ ہَسا چھُ یہِ سٲنۍ پٕلین مطلب سٲنۍ مقصد سُہ کیٛاہ چھُ اَتھ وَنان حٲصِل کَرنَس منٛز واریاہ کَم ٹایِم لَگان بیٚیہِ ہَسا چھِ اَسہِ یہِ مَدَد کَران امہِ خٲطرٕ